سٲنِس علاقَس منٛز چھِ واریاہ تِم شخصیت یِمو کھیل کوٗد کِس مٲدانَس منٛز پَنُن ناو تہٕ پنٛنٮ۪ن علاقُک تہٕ پننہِ مُلکُک ناو کوٚر روشَن تِمو منٛز چھِ کینٛہہ چنٛد ستارَن ہُنٛد ناو یَژھٕ بہٕ وَنُن دانِش فاروق راسِک سَلام دانِش اِقبال عرفان سَلام اِرتِقا منظوٗر اِنشا فاروق کامران امیٖن عربیٖنا امیٖن اِنشا امیٖن بِسمہ رٔشیٖد یِم چھِ واریاہ تِم شَخصیت یِمو پنُن پنٛنِس مطلب پَنٕنۍ محنت کھٲل بوٚٹھ پَتہٕ کوٚرُکھ پَنُن مُستقبِل مُستقبِل تہِ ہیوٚکھ کوٚرُکھ روشَن مطلب یِنہٕ والٮ۪ن مطلب یِم مِثال کے طور پَر نَوجَوان ٲسۍ مطلب تِمَن منٛز کوٚرُکھ پَنُن ناو دِل تِمَن منٛز کوٚرُکھ تِہنٛدٮ۪ن دِلَن منٛز کٔرٕکھ پَنٕنۍ جگہ پنٕںۍ مالٮ۪ن ماجہِ ہُنٛد ناو کوٚرُکھ روشَن پَنٕںۍ علاقُک ناو کوٚرُکھ روشَن پننہِ محنتہٕ سۭتۍ یِمَن اوس نہٕ مطلب تِتھ پٲٹھٮۍ اوس نہٕ یِمَن گِرِک گَرِک مطلب ساتھ دِوان کینٛہہ کیازِکہِ تِمَن ٲسۍ نہٕ تِم مطلب مثال کے طور پر تِم پۄنٛسہٕ ٲسۍ نہٕ تِمَن مطلب تِتھ پٲٹھٮۍ یِتھ پٲٹھۍ باقیَن أمیٖر شُرٮ۪ن پٮ۪ٹھ ٲسِکۍ یِم باقیَن أمیٖر شُرٮ۪ن چھِ گَرِکۍ پۄنٛسہٕ وۄنٛسہٕ لاگان تِمَن اوس نہٕ بِچارٮ۪ن تِتھ پٲٹھٮۍ کینٛہہ تِمو کوٚر البتہ پَنُن ناو روشَن صحیح پنٛنہِ ضِلعُک ناو تہِ کوٚرُکھ روشَن پنٛنہِ علاقُک ناو تہِ روشہِ کوٚرُکھ روشَن مطلب وۄنۍ یِنہٕ وٲلِس وَقتَس منٛز ییٚتہِ چھِ تِمَن خطرناک عزت تِم چھِ وۄنۍ تِمَن چھِنہٕ وۄنۍ باسان تِکیازِ تِم چھِ مٲلی تہِ واریاہ عزت جٲنی تہِ چھِ تِم عزتہٕ وٲلی اِنشاہ اللہ روزِنہٕ تِم برٛونٹھ کُن تہِ مطلب وۄنۍ عزتہٕ